یُس یہِ گاڈَن ہُنٛد یُس کارٕبار چھِ یا یُس أسۍ یِم لوکَل یِم یِم لُک کران چھِ رَٹان چھِ گاڈٕ پتہٕ نِوان گَرٕ پتہٕ کران تِمَن مطلب تَمہِ آیہِ ٹرٛیٖٹ ٹرٛیٖٹ یعنی کہِ تَمہِ آیہِ پالان پتہٕ چھِ یِم بیٚکہِ دۄہ صُبحٲے یِوان تہٕ کٕنان مارکٮ۪ٹ یہِ چھِ یُہُنٛد اَکھ یہِ چھُ واریاہَن لُکَن ہُنٛد چھِ کٔشیٖرِ منٛز یہِ روزگار مطلب واریاہ لحاظہٕ واریاہ لحاظہٕ چھِ روزگار یِمَن خٲطرٕ دِوان مطلب تۄہہِ آسیو تیٖل یہِ چھِ کیٛاہ چھِ اَتھ ایریاہَس ناو تیل بَل ایریا یُس سریٖنگَرَس منٛز چھِ یِم تَتِکۍ لوکَلی لُکھ چھِ تِم چھِ پرٛٮ۪فَر کران گاڈٕ رَٹنہِ تِم چھِ گاڈٕ رٹان تہٕ پتہٕ چھِ تَمہِ سۭتۍ یِہوٚے چھِ تِہُنٛد مطلب مطلب کھٮ۪ن چٮ۪نُک ذریعہ بنان مطلب کُنہِ وِزِ چھِ اَسہِ وٕنۍ وٕچھو أسۍ اگر نہٕ منٛزٕ گاڈٕ آسَن یِوان اَتھ آبَس منٛز لَبنہٕ أسۍ کِتھ پٲٹھۍ بیٚہمو صبر أسۍ کِتھ پٲٹھۍ تھاوو پَنُن پان مطلب یَتھ صبرَس منٛز واریاہ ریٖزَنٕز چھِ اگر گاڈ کَم چھِ گژھان مطلب اگر آبَس منٛز مطلب نیوٗٹریٖشَن لٮ۪وَل کَم گٔے یا آبَس منٛز تِم اٮ۪لگی وٮ۪لگی گٔے کَم یِم گاڈٕ یوٗجؤلی کَنٛزیوٗم کران چھِ تِم گژھَن کَم تہٕ أسۍ کِتھ پٲٹھۍ کَرَو ٹیکٕل اَتھ سِچویشنہِ منٛز تہٕ أسۍ کِتھ پٲٹھۍ دِمَو پَنٛنٮ۪ن یِمَن لوکَل بھایَن مطلب یہِ حوصلہٕ افزٲیی تُہۍ مَے کٔرِو لوٗز ہوپ مطلب اِنشاء اللہ گژھِ ٹھیٖک اَتھ خٲطرٕ چھِ اَسہِ گورمٮ۪نٛٹَن واریاہ زیادٕ سِکیٖمٕز تھایمَژٕ مطلب واریاہ سِکیٖمٕز چھِ مطلب ہَر کُنہِ چیٖزٕ خٲطرٕ گورمٮ۪نٛٹ سِکیٖم تھایمَژٕ پٔٹکیوٗلَر فِشِنٛگ اِنٛڈَسٹرٛی خٲطرٕ چھِ واریاہ اصٕل سِیٖکم پتہٕ سَم ٹایمٕز چھِ اَسہِ مطلب گَرِ کیٚنٛہہ وٮ۪نچٲرٕس بناوان لۄکٕٹۍ لۄکٕٹۍ حصہٕ بناوان یا تِم بیگ ہی بناوان تَتھ منٛز چھِ أسۍ اٮ۪لگی کَرناوان گرٛو پتہٕ چھِ أسۍ مطلب گاڈَن ہُنٛد بیول اَنان تہٕ سُہ وۄپداوان تَمہِ سۭتۍ یِم اٮ۪لگی کھٮ۪وان چھِ اَمہِ سۭتۍ چھِ یِم گاڈٕ بَجہٕ گژھان تہٕ پتہٕ چھِ یِم گژھان مطلب مارکٮ۪ٹَس لایق بازرَس لایق پتہٕ چھِ أسۍ یِم تَتہِ کٕنان تہٕ پَنُن روزگار کَماوان مطلب بیٚیہِ پَزَن اَسہِ مطلب یِم مطلب پرٛوفٮ۪شنَل فِش اِنٛڈَسٹٕلِسٹٕس چھِ مطلب ویلی منٛز یا آوُٹ سایِڈ ویلی منٛز روزان چھِ تِمَن اَسہِ پَزِ تِمَن سۭتۍ رِگیوٗلَرلی مطلب اِنٛٹَروَلزَن پٮ۪ٹھ میٖٹِنٛگ کَرٕنۍ مطلب مطلب مطلب ہفتہٕ پتہٕ ہفتہٕ یا رٮ۪تہٕ پتہٕ رٮ۪تہٕ یا ؤریَس منٛز اَکہِ لَٹہِ میٖٹِنٛگ کَرٕنۍ تاکہ تِم وَنہِ اَسہِ أسۍ کِتھ پٲٹھۍ بڑاوو کَلچَر فِش کَلچَر کَپٲرۍ بڑاوو أسۍ ویلی منٛز تہٕ اَگر أسۍ یہِ فٔردَر بیٚیہِ اِنٛکیٖز یژھَو کَرُن یا بڑاوُن یہِ کٲم أسۍ کِتھ پٲٹھۍ بڑاوو یہِ کٲم تِم دِنۍ اَسہِ واریاہ واریاہ مطلب مشوَر تِکیٛازِ تِم چھِ آسان اٮ۪کٕسپٲٹ اَمہِ چیٖزَن ہِنٛدۍ تِم چھِ آسان مطلب ماہِر یِمَن منٛز تِم وَنَن اَسہِ مطلب اَسہِ کیٛاہ چھِ کَرُن تہٕ أسۍ ہٮ۪کَو آرام سان کٔرِتھ تہٕ أسۍ دِمو تِمَن یہِ مطلب وَنَو پتہٕ تِمَن بیٚیہِ چھِ کیٚنٛہہ گوٲرمٮ۪نٛٹ سِکیٖمٕز یِم تہٕ تَمہِ سۭتۍ تہِ چھِ اَسہِ مطلب تران فِکرِ تہٕ أسۍ کِتھ پٲٹھۍ پَلوَکھ گاڈٕ بیٚیہِ چھِ اَکھ اَکھ سِپیسفِک کورٕس بی اٮ۪س سی بی اٮ۪س سی چھِ گژھان فِشریٖز منٛز بی اٮ۪س سی فِشری چھِ اَکھ کورٕس تَتھ منٛز چھِ تِم ہاوان اَسہِ ہیٚچھناوان مطلب أسۍ کِتھ پٲٹھۍ کَرو فِش کَلچَر سِٹاٹ مطلب سِٹٮ۪پ بَے سِٹٮ۪پ قدم قدم قدم چھِ اَسہِ یِم ہاوان تہٕ کِتھ پٲٹھۍ ہیٚکِو تُہۍ اَتھ منٛز مطلب کٲم کٔرِتھ یا پَنُن روزگار کَمٲیِتھ اِنشاء اللہ اِن نِیَر فیوٗچرَس منٛز بیٛاکھ چیٖز چھِ اَتھ منٛز أسۍ وٕچھان مطلب بیٚیہِ پَزَن اَسہِ تِم چیٖز یوٗز کَرٕنۍ یِم نہٕ ٹاکزِک آسَن کِہیٖنۍ اَسہِ پَزَن نہٕ آب آلوٗد کَرُن کِہیٖنۍ یا اَسہِ پَزِنہٕ تِم چیٖز گاڈَن دِنۍ ییٚمہِ سۭتۍ تِم مطلب جلدی بَڑَن مطلب یُس تِہُنٛد مطلب مطلب گرٛوتھ کَرنُک ٹایَم آسہِ تَمہِ برٛونٛہہ گژھِ اَتھ تِم تِم اِنٛجَکشَن تِم وٮ۪کسیٖنٕز یا تِم فٕلیوٗڈ تِمَن دیُن ییٚمہِ سۭتۍ تِمَن جلدی نۄقصان داہ مطلب لوکَلَن خٲطرٕ مطلب ہر کانٛہہ کٲم چھِ آسان پَنٕنۍ اَکھ سٔرکٕلَس منٛز جُڑِتھ مطلب اگر تِم تِم گژھَن جلدی بَجہٕ تِم کَرَن ہیوٗمَن کَنٛزیوٗم تہٕ اِنسان تہِ گژھِ آٹومٮ۪ٹِکلی بٮ۪مار سانہِ اٮ۪میوٗنِٹی پٮ۪ٹھ تہِ چھِ اثر پٮ۪وان اَتھ کیسَس منٛز پَزِ اَسہِ کَرُن اَسہِ پَزِ مطلب تحّمُل تھاوُن مطلب اللہ تعالیٰ ہَس پٮ۪ٹھ بروسہٕ کَرُن پَنٛنہِ بروسہٕ کَرُن تہِ یُس أسۍ کٲم کران چھِ یہِ چھِ ٹھیٖک اَسہِ پَزِ صبر سان کٲم ہیٚنۍ اَسہِ پَزِ وٕچھُن مطلب سُہ کۄس گاڈ چھِ یۄس اَسہِ پَزَن تِمہٕ گاڈٕ مطلب وۄپداونہِ یِم مطلب یِہُنٛد گرٛو ٹایَم جلدی آسہِ بَہ نٮ۪سبت گاڈٕ یِمَن تِم واریاہ زیادٕ کال آسہِ